اَکہِ دۄہ اوسُس بہٕ ٹوٗرَس پٮ۪ٹھ تہٕ اوسُس بہٕ تَتہِ پھیران تہٕ أتی وٕچھ مےٚ شامَن بٲگۍ أکِس مالس منٛز واریاہ زیادٕ بیٖڑ تہٕ مےٚ ووٚن یارَس زِ یہِ کیٛاہ چھِ اَتہِ چَلان تہٕ تٔمۍ ووٚن زِ اَتہِ چھِ بیگَن سیل چَلان تہٕ اَتہِ چھِ بیگَن

واریاہ اَصٕل اَصٕل قٕسٕم دٔستِیاب

مےٚ أنۍ یار پَنٕنۍ سۭتۍ تہٕ گوٚوُس مالس منٛز بیگ وٕچھنہِ تہٕ مےٚ وٕچھ تَتہِ اَکھ بیگ تہٕ تَتھ ٲس سیل چَلان سُہ اوس دۄن ساسَن ہُنٛد بیگ تہٕ سُہ ٲسۍ دِوان تِم ڈاین ہَتن رۄپیَن تہٕ بہٕ گوٚوُس واریاہ خۄش تِکیازِ ڈاین ہَتَن دۄن ساسَن ہُنٛد بیٚگ میلُن چھِ واریاہ بٔڑ کَتھ تہٕ واریاہ زیادٕ اَصٕل کَتھ

بہٕ اوسُس سونٛچان زِ یہِ آسہِ نہٕ اَصٕل کینٛہہ تَوَے چھِ اَتھ ییٖژاہ کَم ریٹ تہٕ تٔمۍ دُکاندارَن ؤنۍ مےٚ تٔمۍ بیگٕکۍ فیٖچَر تہٕ تَتھ بیگَس ٲسۍ سَتھ چَندٕ تہٕ ہر چَندَس منٛز ٲس واریاہ جاے سُہ بیگ اوس واٹَر پرٛوٗف تہٕ تَتھ اوس نہٕ آب اَژان کینٛہہ تہٕ تَتھ اوس ہر کانٛہہ چیٖز یِوان منٛزٕ تھاونہٕ تہٕ تَتھ منٛز اوس واریاہ سِٹوریج تہٕ سُہ اوس سِکریچ تہٕ ژھٮ۪نان پرٛوٗف تہٕ سُہ اوس نہٕ ژھٮ۪نان کینٛہہ تہٕ مےٚ دوٚپ زِ یہِ بیگ چھُ واریاہ اَصٕل تہٕ ٲخِر کار ہیوٚت مےٚ سُہ بیگ تہٕ پَتہٕ اوسُس بہٕ ژیٖرۍ سونٛچان زِ اَتھ بیگَس نیرِ نہٕ واریاہ کال کینٛہہ تِکیازِ یہِ چھِ واریاہ سرٛوٚگ تہٕ پَتہٕ وٕچھ مےٚ زِ تَتھ ٲس کالِٹی واریاہ زیاد اَصٕل تہِ پَتہٕ نیوٗ مےٚ سُہ گَرٕ گۄڈٕ کوٚر سُہ میٛٲنۍ لۄکٕٹۍ شُرۍ استعمال تہٕ سُہ اوس تَتھ دوٚہَے سکوٗل نِوان تہ سُہ اوس تَتھ منٛز کِتاب بَہہ شَتھ نِوان تہٕ تَتھ بیگَس گوٚو نہٕ کٕت کٕت تہِ نہٕ کِہیٖنۍ تَتھ بیگس گوٚو نہٕ کِہیٖنۍ تہٕ سُہ بیگ اوس مضبوٗط اَکہِ دۄہ اوس سُہ روٗدَس منٛز پٮ۪وان تہٕ تَتہِ آو طوٗفان طوٗفان سۭتۍ پیٚیہِ تَتھ آبہٕ ترٛٹھ پٮ۪ٹھ مَگر بیگس گوٚو نہٕ کِہیٖنۍ سُہ بیگ اوس واریاہ زیادٕ مضبوٗط تَمہِ پَتہٕ اوسُس سُہ بہٕ کَران آفِسَس منٛز اِستعمال تہٕ مےٚ ٲسۍ آفِسٕکۍ سٲری چیٖز تَتھ منٛز واتان تہٕ بہٕ گوٚوُس واریاہ خۄش سُہ بیگ ٲنِتھ

اَکہِ دۄہ پیوٚو تَتھ پٮ۪ٹھ شرٛاکھ پٮ۪ٹھ تہٕ مےٚ دوٚپ یہِ بیگ ژھیٚنہِ مگر سُہ ژھیوٚن نہٕ کینٛہہ سُہ اوس واریاہ زیادٕ مضبوٗط تہٕ بہتریٖن بیگ تہٕ بہٕ گوٚوُس واریاہ خۄش زِ یہِ چھُ یوٗتاہ اَصٕل بیگ مےٚ پَتہٕ ٲس سُہ میٛٲنۍ زَنان تہِ اِستعمال کَران تہٕ سُہ ٲس تَتھ منٛز گَنٛڈٕ وَنٛڈٕ ٲلوٕ وٲلوٕ آنان تہٕ سُہ اوس تِم گَنٛڈٕ وَنٛڈٕ تہِ ہٮ۪کان تہٕ سُہ اوس تَتھ منٛز بَلایا اَکھ گَنٛڈٕ ہٮ۪کان أنِتھ تٔمۍ پَتہٕ کوٚر سُہ میٛٲنۍ مٲلۍ تہِ استعمال تہٕ سُہ اوس تَتھ منٛز ترٛیلہٕ آنان گَرٕ تہٕ ڈوٗنۍ ووٗنۍ آنان گَرٕ تہٕ سُہ بیگ اوس واریاہ زیادٕ مضبوٗط تہٕ اَصٕل سُہ چَلیو مےٚ تَقریٖباً دَہن ؤرِیَن تہٕ سُہ چھِ مےٚ وٕنۍ تہِ چَلٲنی آز مگر چھِ تَتھ منٛز أسۍ شرٛاکہٕ واکہٕ تھاوان تِکیٛازِ بہٕ چھُس آز نٔو بِزنِس کَران بہٕ چھُس شرٛاکہٕ کٕنان تہٕ تَتھ بیگس چھَنہٕ کِہیٖنۍ گَژھان تہٕ سُہ بیگ درٛاو واریاہ مضبوٗط تہٕ واریاہ اَصٕل تہٕ سُہ آو مےٚ واریاہ زیادٕ پَسنٛد تہٕ سُہ بیگ چھِ واریاہ بَہتریٖن بیگ ڈاینی ہَتَن اوس سُہ تَتھ اوس آفَر